وعلیکُم سَلام ورحمتُہ اللہِ وَبَرکاتہُ اہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک اَہَن حظ سَر صحیح سَر أسۍ چھِ بولان نہ حظ خان اِنٹَرنیشنَل سَپوٹس سنٛگمہٕ پٮ۪ٹھ کٔرۍ تو حُکُم سَر صحیح سَر آ کَتھ حظ تۄہہِ آسوٕ تۄہہِ وَردی کِرکَٹَس حظ کِنہٕ کِنہٕ فُٹ بالَس کِژھ دۄنوٕنی کِژھ حظ تُہۍ ؤنِو گۄڈٕ پَننہِ ٹیٖمُک ناو ؤنِو تُہۍ رَایِل چَلَینٛجٲرٕس ٲسمُج ٹھیٖک سَر تۄہہِ کۭژن پٕلیرن ہٕنٛز کِژھ چھَو ضوٚرَتھ شُرہَن کھِلاڑٮ۪ن خٲطرٕ صحیح سَر تُہۍ ؤنۍ تو کیٛاہ کیٛاہ چھُو تۄہہِ ضوٚرَتھ پیڑ جورِ کَژ حظ چھُ پیڑ کَژ حظ چھُو ضوٚرَتھ تۄہہِ پیڑ ترٛےٚ جورِ صحیح سَر اَتھ منٛز اَتھ منٛز حظ چھِ سایز یِوَان پیڑَن ہٕنٛدۍ میٖڈیَم سایِز چھِ یِوَان سُمال سایز چھِ یِوَان لَارٕج سایز چھُ یِوَان تُہۍ کُس سایز چھُو ضوٚرَتھ سَر میٖڈیَم سایز صحیح سَر یِم چھِ ترٛےٚ جورٕ تھاوٕنۍ تی حظ سَر بیٹِنٛگ گُلاوٕز ترٛے جورِ صحیح سَر کیٖپر گُلوز اکھ جورٕ کیٖپر یُس گُلوز اِنَرٕز لَگَان چھِ تِم تہِ چھِ حظ ضوٚرَتھ سر تِم تہِ چھِو تۄہہِ ضوٚرَتھ صحیح سَر بیٚیہِ ؤنۍ تو سَر یِم کیٖپَر پیڑ چھِ صحیح سَر گوٚو کیٖپَر پیڑ کیٖپَر پیڑ چھُ اکھ جورِ تۄہہِ ضوٚرَتھ بیٹِنٛگ بیٹِنٛگ پیڑ چھُو تُہۍ ترٛےٚ جورِ ضوٚرَتھ میٖڈیَم سایِز اَہَن حظ سَر تہٕ بیٚیہِ چھِ تۄہہِ گُلاوُز تی حظ سَر آ بَیٹ چھُو حظ تُہۍ کانٛہہ ضوٚرَتھ بیٹ چھُو تۄہہِ زٕ ضوٚرَتھ صحیح سَر تہٕ ایم آر ایف او بیٹ زٕ صحیح سَر تُہۍ ؤنۍ تَو سَر بیٚیہِ کیٚنٛہہ چھُ حظ ضوٚرَتھ کیٚنٛہہ ایبڈامن گاڈ چھِ حظ ضوٚرَتھ کیٚنٛہہ ایبڈامُن گاڈ حظ گٔے زٕ صحیح سَر بیٚیہِ کیٛاہ ؤنِو تُہۍ فُٹ بالُک تہِ وَنِیو تۄہہِ کہن کٕہَن کھِلاڑٮ۪ن خٲطرٕ چھُو تۄہہِ وَردی ضوٚرَتھ صحیح سَر کیٚنٛہہ چھُو حظ بیٚیہِ کیٚنٛہہ علاوٕ ضوٚرَتھ تَتھ شِن کٔژ آسِو ضوٚرَتھ تۄہہِ کَہَن خٲطرٕ چھِ یِم ضوٚرَتھ بیٚیہِ کیٚنٛہہ حظ اَہَن حظ اَہَن حظ سَر تَتھ خٲطرٕ گُلوز ٹھیٖک گول کی گُلوٕز ٹھیٖک سَر سُہ چھُ تۄہہِ اَکھ جورِ ضوٚرَتھ تی حظ سَر

نا ناو لَیکھُن صحیح سَر کھِلاڑِ ہُنٛد ناو حظ ٹھیٖک سَر ٹھیٖک سَر تۄہہِ کر حظ چھُو یہِ ضوٚرَتھ دۄیہِ ترٛےٚ دۄہ أسۍ حظ چھِ اہَن حظ اہَن حظ أسۍ چھِ گرٕ تانۍ واتناوَان یہِ ؤنِو تُہۍ سَر پَنُن ناو میٖر عمران صحیح سَر تُہۍ کَتہِ حظ روزُن کۄلگامۍ تہِ حظ سَر کۄلگامۍ صحی سَر تُہۍ ؤنِو گامُک ناو کیلَم بوز یم صحیح سَر تُہۍ ؤنِو پِن کوڈُک کُنوُہ زٕتووُہ اَکھ تہٕ صحیح سَر ؤنِو تُہۍ سَر پَنُن نمبر

صِفَر صِفَر پانٛژھ ژور

ترٛےٚ نَو صحیح سَر تُہۍ ؤنۍ تَو کیٚنٛہہ لینٛڈ مارٕک ؤنِو تُہۍ نِیَر عیٖدگاہ صحیح سر تُلِو سَر یہِ واتہِ تۄہہِ کٲلکٮ۪تھ واتہِ کَرہو تۄہہِ أسۍ گرٕ تام واتناوو تۄہہِ کٲلکٮ۪تھ ٹھیٖک سَر صحیح